اَننت ناگ ضعلٮس منٛز چھِ واریاہ ایگریکَلچُرَل پرٛوڈَکٹٔس یَتھ منٛز ژوٗنٛٹھۍ چھِ دانہِ چھُ تھل چھِ کٔنُک چھُ مَکٲے چھِ رازما چھِ ییٚتہِ چھِ واریاہ قٔسمَن ہٕنٛز فارمِنٛگ یِوان کَرنہٕ زٔمیٖن دٲری یِوان کَرنہٕ تھَل چھِ یِوان رُونہٕ تَتھ چھُ گۄڈٕنٮ۪تھ زٔمیٖنَس پٮ۪وان آب شیرُن پَتہٕ چھُ سُہ زٔمیٖن سَمبالنہٕ یِوان پَتہٕ چھُ تھل یِوان رُونہٕ مَکٲے چھُ گۄڈٕنٮ۪تھ چھِ مَکٲے وَوان مَکایہِ چھُ پَتہٕ آب پٮ۪وان دِیُن سُہ چھُ کھسان تَتھ چھُ پٮ۪وان ژوٗر دیُن سُہ مَکٲے چھِ کٕنِتھ ہٮ۪کان اِنسان تہٕ تَمہِ سۭتۍ چھُ ہٮ۪کان اِنسان پَنُن روزگار کَماوِتھ ییٚتہِ چھِ گوٚٹ یِمہٕ ژھاوجہِ چھِ تِم چھِ ہٮ۪کان ییٚلہِ تِمَن رَچھان چھِ پَتہٕ چھُ ہٮ۪کان سُہ یُس تِمَن سُہ رچھان چھُ سُہ چھُ تِمَن دوٚد ہٮ۪وان سُہ دوٚد چھُ کٕنان پانَس سُہ اِستعمال کران بیٚیہِ چھُ سُہ تِمَن ژھاوجٮ۪ن کٕنان تہٕ پۅنٛسہٕ زینان تَمہِ سۭتۍ چھُ ہٮ۪کان سُہ پَنُن پَنٕنہِ عیالُک روزگار کَمٲوِتھ ییٚتہِ چھِ تیٖر رَچھان تیٖر یُس رَچھان چھُ سُہ چھُ ییر تِمَن ہُنٛد کٕنان بیٚیہِ چھُ کٕنان تِمَن ماز تِہُنٛد ماز تہٕ سُہ چھُ تَمہِ ذٔریعہِ پَنُن پۅنٛسہٕ زینان تہٕ پَنُن روزگار کَماوان ییٚتہِ چھِ واریاہَو ذٔریعو سۭتۍ زٔمیٖن آبہٕ سۭتۍ سیراب گژھان کۄلو سۭتۍ نالو ستۭۍ دٔریابَس چھِ لِفٹہٕ لٲگِتھ تِمَو سۭتۍ چھِ واریاہ زٔمیٖن آبہٕ سۭتۍ سیراب گژھان ییٚتِکۍ لِفٹ چھِ لٲگِتھ تِمو سۭتۍ چھُ باغَن آب گژھان تہٕ ییٚتِکۍ باغ چھِ یِمَن ژوٗنٹھۍ چھِ وَسان تِم چھِ ہٮ۪کان تِمو لِفٹو کہِ آبہٕ سۭتۍ سٮیراب گٔژھِتھ ییٚتہِ چہِ زٔمیٖن داری منٛز چھِ واریاہ ٹیکنالجی یِوان اِستعمال کَرنہٕ ٹرٛیکٹر چھُ اِستعمال یِوان کَرنہٕ کھننہٕ خٲطرٕ پِلر چھُ یُس اَکھ نٔوۍ ٹٮ۪کنالجی چھِ سُہ چھُ یِوان کھننہٕ خٲطرٕ اِستعمال کَرنہٕ ییٚتِچ یِم آب شیرنہٕ خٲطرٕ موٹر چھُ یِوان اِستعمال کَرنہٕ سۄ چھےٚ اکھ نٔوو ٹٮ۪کنالجی بیٚیہِ چھِ یِوان ییٚتہِ اَگر ہاکَس آسہِ دوا سُپرے کَرٕنۍ اکھ لۄکٔٹۍ مِشیٖن چھِ آمٕژ سۄ چھِ اکھ نٔو ٹٮ۪کنالجی تَمہِ سۭتۍ چھِ ہٮ۪کان أسۍ با یہِ ہاکَس سُپرے کٔرِتھ بیٚیہِ چھِ واریاہ ییٚتہِ چھِ یِوان مَکٲے وۅپداونہٕ